اَگر بہٕ کرٕ کَتھ مےٚ کیٛاہ کیٛاہ ہیوٚچھ فِشِنگ منٛز میٛٲنِس لۄکچارٕکِس پانَس منٛز واریاہ ٹیکنیٖک چھِ تِم یِمو مےٚ ہٚچھ واریاہ واریاہ ٹیکنیٖک یِمو کیٚنٛہہ لوٗکھ ہیٚکہِ ہیٚچھنٲوِتھ پرٛانہِ زَمانہٕ ٲسۍ تُلان تَتھ ٲسۍ کَور کران پَتہٕ ٲسۍ مَگر وۄنۍ دۄہ کھۄتہٕ دۄہ ییٚلہِ ٹیکنالجی عبوٗر کوٚر حٲصِل تَمہِ پَتہٕ آیَس زال تَمہِ پَتہٕ آیَس فِشِنٛگ ٹیکنیٖکِس تَمہِ پَتہٕ آیہِ فِشِنٛگ راڈٕز تِمو راڈو سۭتۍ میلے اَسہِ بے اِنتِہا عبوٗر حٲصِل تِمو فِشِنٛگ سۭتۍ وٲتۍ اَسہِ واریاہ تِم چیٖز یِمو سۭتۍ نٔے چیٖز ہیٚچھۍ اَسہِ أزکِس دورَس منٛز اگر وَنو أسۍ فِشنٛگ کۭژاہ مُشکِل یہِ چھَنہٕ تیٖژ مُشکِل ییٖژاہ پرٛانہِ زَمانہٕ ٲس پرٛانہِ زَمانہٕ ٲسۍ وۄتھان أسۍ ییٚلہِ لۄکچار أسۍ تُجہِ ہٮ۪تھ وسان ٲسۍ کَمَن منٛز کۄلَن منٛز تہٕ پَتہٕ ٲسۍ تِم گاڈٕ رَٹان یا تِم راڈٕ آز چھِ راڈِنٛگ سِسٹَم آز چھِ نٔے کینٛہہ جال سِسٹَم آمٕتۍ یِمو سۭتۍ چیٖز ہٮ۪کو أسۍ